ہٮ۪لو وعلیکُم السلام اہن حظ آ اہن حظ اۭں أسۍ چھِ ہٮ۪وان مال کیُتھ چھُ یِم چھِ ژُہ اہن حظ اۭں زیادٕ کالٹی کَتھ چھَس ژور تَہہ کِنہٕ پانٛژھ تَہہ ژور تَہہ کانٹِٹی چھَس ژور تَہہ زیادٕ کالِٹی کا آ کالِٹی کِژھ چھِ رنٛگا کیُتھ چھُس رنٛگا ریٹ حظ چھِ وٕنۍکٮ۪س چلان ساس کَہہ شَتھ وۄنۍ دِمہوس نظر بہٕ یِمہٕ اور أسۍ کرٕۂو أتی سودا أسۍ وٕچھو مال کیُتھ چھُ یِتھ کَنۍ مَہ ہٮ۪کو کٔرتھٕے تُہۍ کٔرۍزیو مےٚ فون ییٚتھۍ نمبرَس بیٚیہِ تہِ اگرَے آسہِ بیٚیہِ تہِ اگرَے مال آسہِ اَتہِ تہٕ ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ أسۍ واتو پانَے مگر اگرَے بیٚیہِ تہِ آسہِ صِرف گوٚژھ صاف آسُن آچھا ٹھیٖک چھُ برٲے وَرٲے سیوٚد بٔرِتھ اہن حظ آ تۄہہِ چھُوا وٕنۍ کرٛیٹنٕے منٛز یہِ چھےٚ والنَے ادٕ چھِ یِم تٕلِم تُلو یِتھَے کَنۍ وٲلۍتھٕے تُلو یِتھَے کَنۍ بَرُن وَرُن چھُ نہٕ ضوٚرتھ کیٚنٛہہ آ تیٚلہِ تُلو یِتھٕے کَنۍ تُہۍ کر پٮ۪ٹھ لٲگِو والٕنۍ ول حظ ٹھیٖک چھُ تیٛلہِ دِمہوس تیٚلہِ دِمہوس تیٚلہِ دِمہوس نظر گۄڈٕ پَتہٕ ول حظ ٹھیٖک ٹھیٖک چھُ اَسہِ اَسہِ کوٚتَن چھُ یُن ول حظ ٹھیٖک چھُ ٹھیٖک چھُ بہٕ کرو تۄہہِ ییٚتھۍ نمبرَس تَمہِ ساتہٕ فون اوکے تُلِو حظ